ییٚتہِ کٮ۪ن فارمَرَن چھِ واریاہ چَلینٛج پیٚوان کَرٕنۍ تِمَن چھِ ییٚکیٛاہ اَزکَل چھِ ںَیہِ سوزان أسۍ جانوَر واریاہَن چھِ مَران تورٕ واریاہ نۄقصان چھُ گژھان اَکھ چھِکھ واریاہ خرچہِ تہِ چھِ یِمَن پٮ۪ٹھ گژھان پَتہٕ چھِ تِم مران فارمَرَن چھِ واریاہ نۄقصان گژھان گورمٮ۪نٛٹَس پَزِ کینٛہہ سِکیٖم تِمَن خٲطرٕ تھاوٕنۍ تِمَن چھِ واریاہ ںۄقصان گژھان بِچارٮ۪ن تِم چھِ بیٚیہِ غریٖب آسان تِم چھِنہٕ ہیٚکان پَتہٕ کِہیٖنۍ کٔرِتھ أسۍ اگرَے کینٛہہ کُنہِ جایہِ چھِ گژھان اَسہِ چھِ پانہٕ ؤنی أنٛدۍ پٔکۍ دٔرٛے چھِ ہُم چھِ أسۍ چھِ پانہٕ ؤنی روزان تہٕ اَکھ أکۍ سٕنٛدۍ تِم اگر کُنہِ جاے گژھن أسۍ چھِ تھَوان دھیان اگر أسۍ گژھو تِم چھِ تھَوان دھیان زیادٕ تَر چھِ أسۍ گرمَس منٛز گُجِرۍ اَنان تِمَے چھِ سانٮ۪ن جانوَرَن تھَوان دھیان تِمَے چھِ یِمَن سورُے کینٛہہ کَران مگر واریاہ مطلب خطرٕ چھِ بٮ۪مارٮ۪ن ہُنٛد تہِ آسان اَزکَل جانوَرَن ییٚمہِ سۭتۍ پَتہٕ واریاہ جانوَر مَران تہِ چھِ واریاہ افسوٗس چھِ اَسہِ گژھان نۄقصان چھِ واریاہ زیادٕ گژھان گورمیٚنٛٹَس پَزِ تِم تھاوے وۄنۍ اَسہِ واریاہ سِکیٖم کیںٛہہ بَنٲیِتھ ییٚمہِ سۭتۍ أسۍ تہِ ہیٚکو پَنُن یہِ نۄقصان بٔرِتھ ییٚکیٛاہ اَسہِ گٔے را اوترَے اوترَے ںَیہِ ٲسۍ اَسہِ تیٖر سوٗزمٕتۍ تَتہِ گوٚو لونٛگ أکِس تیٖرَس تہٕ تٔمِس گٔے واریاہ زیادٕ اِنفیٚکشَن تہٕ سُہ موٗد اَسہِ چھِ وۄنۍ واریاہ پھیران پرٛٮ۪تھ ؤری چھِ اَسہِ کانٛہہ نہ تہٕ کانٛہہ کانٛہہ نہ تہٕ کانٛہہ تیٖر مَران اِنفیٚکشَنو سۭتۍ أسۍ چھِ ؤرۍ یَس پالان یِمَن تہٕ پَتہٕ چھِ یِم واریاہ خرچہِ چھِ لَگان واریاہ محنت تہِ چھےٚ لَگان مگر پَتہٕ چھِ یِم مَران تہٕ اَسہِ چھِنہٕ اَسہِ چھِ سورُے یِمنٕے پٮ۪ٹھ دارمُدار أسۍ چھِکھ یِمَے رَچھان تہٕ پَنُن گَرٕ پَکناوان مگر اَسہِ چھِ نۄقصان تہِ واریاہ زیادٕ گژھان